بہٕ حظ ٲسٕس یہِ حظ دَنٛدَن دوا کران یوٗز پیسٹہٕ دَنٛدَن ہُنٛد ٲسٕس بہٕ یوٗز کران سینسوڈایِن مَگر مےٚ حظ وُچھ اوترٕ فرینٛڈٕ تِمو دوٚپ ہے أسۍ چھِ کران یہِ کولگیٹ اِستعمال تہٕ گولگیٹ تہِ چھُ اَصٕل تَمہِ سۭتۍ چھُنہٕ دَنٛدَن یۄس سُہ سٕسر ہِش آسان چھےٚ سۄ چھےٚ نہٕ روزان کِہیٖنٛۍ تہِ تَمہِ سۭتۍ تہِ چھِ دَنٛد واریاہ اَصٕل روزان مَگر مےٚ حظ اَننو پَتہٕ پانہٕ تہِ کولگیٹٕے اَننو مےٚ پَتہٕ تہٕ مےٚ حظ ووت از تقریٖبَن ریٚتھ کھنٛڈ کولگیٹُک یہِ پیسٹہٕ اِستعمال کران دَنٛدَن مَگر مےٚ باسیٚو تَتھ منٛز خاص اَثر نہٕ کِہیٖنٛۍ تہِ تِکیٛازِ مےٚ چھِ دَنٛدَن سۄ سٕسر ہِش آسان مےٚ حظ چھِ دَنٛدَن دۅن ترٛیٚن گٲمٕژ گَوَن یانے کہِ دَنٛد زٕ ژو چھِ مےٚ خراب گٲمٕتۍ تہٕ بہٕ ٲسٕس نہَ حظ ہُہ سینسوڈاین یِتھُے بہٕ یوٗز ٲسٕس کران مےٚ اوس ٹھیٖک روزان مےٚ اوس نہٕ سٕسر وٕسر پَتہٕ تِمن روزان کِہیٖنٛۍ تہِ مَگر یَنہٕ پیٚٹھٕ مےٚ یہِ کولگیٹ یوٗز کوٚر اِستعمال کوٚر مےٚ حظ چھِ دَنٛدَن واریاہ زیادٕ دَگ آسان سٕسر چھِ مےٚ دَنٛدَن کران مےٚ گٔے نہٕ فرق تَمہِ سۭتۍ کِہیٖنٛۍ تہِ مےٚ باسان یہِ کولگیٹُک یُس یہِ پیسٹہٕ چھُ یہِ چھُنہٕ ٹھیٖک کِہیٖنٛۍ تہِ اَمہِ خٲطرٕ اَگر اِنسان بدلٕے پسٹہٕ اِستعمال کرِ سُہ روزِ اِنسان سٕنٛدِ خٲطرٕ واریاہ اَصٕل تِکیٛازِ مےٚ اَنے یہِ کولگیٹ اَتھ منٛز چھُنہٕ تیُتھ اَثرا کِہیٖنٛۍ تہِ دَنٛدن چھِ دَگ تہِ روزان اَگر دَنٛد خراب تہِ آسان پَتہٕ اَگر ڈیلی اِنسان بُرُش کرِ ڈیلی اِنسان پیسٹہٕ کرِ تَمہِ سۭتۍ چھُ توتہِ واریاہ زیادٕ فرق روزان مَگر کولگیٹ اَگر دۄہَس دۅیہِ لَٹہِ ترٛیہِ لَٹہِ تہِ مَتھو دَنٛدَن دَنٛدَن چھِ سۄ سٕسر تِتھٕے کٔنۍ روزان یانے دَنٛدَن دَگ کران یِتھٕے پٲٹھۍ مےٚ باسیٚو نہٕ یہِ کولگیٹ ٹھیٖک کِہیٖنٛۍ تہِ